میٛٲنِس گامَس چھِ ناو اَکوٗرہم مَٹن یہِ پَنُن گام چھِ مےٚ گژھان اَمہِ کِنۍ خۄش کیٛازِ کہِ یِم ییٚتِکۍ لٕکھ چھِ تِم چھِ واریاہ کاپریٹِو تہٕ تِم چھِ أکِس اکھ ساتھ دِوان کہِ چاہے سُکھ دُکھ آسہِ کیٛاہ آسہِ تِم چھِ ہر ہمیشہٕ أکِس اکھ سَپوٹ ڈکھِ بیٚہوان تہٕ بیٚیہِ چھِ تِم ہر کٲنٛسہِ مَدَتھ کران میون گام چھُ یہِ چھُ لَگ بَگ آسہِ ییٚتہِ لُکَن ہٕنٛز آبٲدی اَسہِ لگ بگ ہَتھ تہٕ ییٚتہِ چھُ اَسہِ زٔمیٖن لگ بگ ہَتھ کَنال ہیوٚر ہیوٚر تہٕ ییٚتہِ چھِ اَسہِ واریاہ ناگ آب چھُ نیران تِم چھِ ییٚتہِ اٮ۪ویلیبٕل ییٚتہِ چھِ واریاہ اَصٕل نیچرَل بیوٗٹی چھِ اَسہِ ییٚتہِ تہٕ بیٚیہِ چھِ سٲنِس گامَس منٛز واریاہ زیا سکوٗل چھِ پرٛایویٹ سکوٗل چھِ گورمٮ۪نٛٹ سکوٗل چھِ ہٮ۪لٕتھ فیسَلٹی چھِ اٮ۪ویلیبٕل ٹرٛانَسپوٹ فیسَلٹی تہِ چھِ اٮ۪ویلیبٕل تہٕ ہَر کانٛہہ چیٖز چھُ ییٚتہِ اٮ۪ویلیبٕل